ہٮ۪لو وعلیکُم اسلام اَسلامُ علیکُم اہن حظ آ تُہۍ کٕم حظ چھِو خٲرٕے اوسا اچھا اچھا ٹھیٖک تۄہہِ کَتہِ حظ آ مِلان حظ چھِ سٲری چیٖز حظ چھِ مےٚ مےٚ حظ چھِ ڈرٛاے فرٛوٗٹ بۄکٕس خانٛدرُک سورُے سامان یۄس پیٚپَر مٲشی ہُنٛد تھاوان چھِ تِمَن شُرٮ۪ن ہِنٛدۍ گِنٛدنٕکۍ سامان گُر وُر تِم تِم چھِ مےٚ سٲری شو پیٖس تہِ حظ چھُ مےٚ تُہۍ ؤنو حظ مگر تۄہہِ کتہِ اوٚنوٕ گۄڈٕ میون نمبر تُہۍ کتہِ چھُو دُکان اچھا اچھا ٹھیٖک نمبر کَتہِ چلو چلو ٹھیٖک تۄہہِ کوٗتاہ سامان چھُو ضوٚرَتھ نہ حظ نہ تُہۍ وُچھو حظُ تُہۍ وُچھو باقے مارکٮ۪ٹَس منٛز تۄہہِ حظ مِلو سٲنۍ ریٹ بَرار اِنشااللہ گژھِ نہٕ ریٹہِ فرق کیٚنٛہہ کَلَر حظ تہِ چھُ مےٚ اَصٕل تہٕ مگر تۄہہِ چھُو وَنۍ پَنٕنۍ چویِس تُہۍ کِتھ پٲٹھۍ نِیو اَتھ خٲطرٕ چھُ تۄہہِ یُن یوٗرۍ ییٚتٮ۪ن حظ یہِ اَصٕل پٲٹھۍ کَتھ وَتھ کَرنہٕ بہٕ لٮ۪کھٕ آرڈَر واڈَر کیٛاہ چھُو تۄہہِ تَمہِ حِسابَن وُچھو کوٗتاہ چھُو تۄہہِ نیُن تہٕ کیٛاہ کیٛاہ چیٖز چھُو تۄہہِ نِنۍ اِتھ پٲٹھۍ تُہۍ تہِ ؤنو تُہۍ کیٛاہ کیٛاہ چھُو تۄہہِ نیُن کیٛاہ کیٛاہ چھُ بہٕ تھاو تھوڑا بہت آیڈیا بہٕ تھاو تیوٗتاہ سامان اَننٲوِتھ اہن حظ اہن حظ اَدٕ حظ یہِ سامان حظ چھُ مےٚ سورُے یہِ سامان چھُ مےٚ سورُے

اَدٕ کیٚنٛہہ چھُنہٕ تُہۍ چھُو وَٹسایپ چلان ییٚتھ نَمبرَس پٮ۪ٹھ اَدٕ بہٕ ہٮ۪کَو فوٹو تہِ سوٗزِتھ بہٕ سوزو فوٹو اکھ زٕ تہِ یِمَن چیٖزَن ہِنٛدۍ تُہۍ وُچھِو کیٛاہ لَگیو تۄہہِ کیٛاہ یِیو بَکار تَمی حِسابَن ٹھیٖک چھا تہٕ وَنۍ ریٹَن ہُنٛد گوٚو مَسلہٕ پَتہٕ سُہ وُچھو پَتہٕ دُکانسٕے تُہۍ وٲتِو یوٗر ییٚتی وٕچھو یِمَن ہِنٛز ریٹہٕ تۄہہِ یِیو برابٔدی تہٕ نِیو یِیو نہٕ برابٔدی تہٕ تیٚلہِ چھِ سٮ۪ٹھاہ دُکان ییٚتہِ بیٚیہِ تِمَن نِش تہِ ہیٚکِو تُلِتھ تۄہہِ چھَو پَتہٕ پَنٕنۍ مرضی چلو چلو بِہِو رۄبَس حوال بِہِو خۄدایَس حوال